اَلسلامُ علیکُم کَم چھُو تُہۍ کَم چھُو اچھا ٹھیٖک کَتہِ باغہٕ پٮ۪ٹھاہ دوٚہہٕ وٲرۍ دۄہ وٲرۍ سَتھ ہَتھ سَتھ ہَتھ سَتھ ہَتھ آ بَتہٕ پنُن سۄ تہِ کَڑو تِمَے کُلۍ چھِو نا رُوٕنۍ واپَس کیٚنٛہہ چھُنہٕ پَرواے مےٚ چھِ نَفر زٕ ترٛےٚ تیٚلہِ اَنٕنۍ نَفرَن دۄن ترٛٮ۪ن چھُ وَنُن تہٕ کینٛہہ چھُنہٕ وٕچھو تہِ چھِ پَے گۄڈٕ چھِ کھۄڑ کھنٕنۍ پَتہٕ چھِ نرسٔری کَرٕنۍ تہِ چھِ پَے ژوٗنٛٹھۍ والنہِ تہِ یِمو سُہ تہِ چھُنہٕ کانٛہہ ٹٮ۪نشَن تَتھ چھِ ہٮ۪ونٕے سَتھ ہَتھ سٲری تَتھ گژھِ سَتھ ہَتھ بیٚیہِ بَتہٕ تہٕ چایہِ زٕ درٛوٚجَر کیٛاہ چھُ گژھان اورٕ کیٛاہ چھُ آز یِوان کَنچی تہِ چھِ کران ییٚلہِ ژوٗنٛٹھۍ تَگن بَرٕنۍ کَنچی کیازِ کَرو نہٕ برٲے تہِ کَران تُہۍ ؤنِو کَر چھُو یُن تہٕ کۭتیٛاہ نَفر یِمو تہٕ جُمعہ دۄہ چھا کامہِ گژھان جُمعہ دۄہ نَے کٕہۭنۍ کامہِ چھُ گژھان بٹوارا وۄنۍ چھُ تیٚلہِ نَفرَن دۄن ترٛٮ۪ن وَنو وٕچھو ییٚلہِ تِم گژھن ماٹِویٹ جوابہ جواب وٕچھو کر بیٚیہِ ما چھُو کینٛہہ کَرُن کھاد مہ ترٛاوُن گُہہ مہ ترٛاوُن گاسہٕ مہ لونُن دوا دیُن یَتھ تہِ کٲم آسہِ تُہۍ ؤنۍتَو کۄس کٲم چھو گۄڈٕنٮ۪تھ کَرٕنۍ گۄڈٕ کَرو سۄے کٲم تَمے خٲطرٕ سوزہوکھ نفر کھادہ تِم تہِ چھَکو

اَوا تہِ دِمو أسے چھِ اَسہِ چھُ اکھ پَلٹَن آسان تہٕ کیٚنٛہہ چھُنہٕ پَرواے بیٚیہِ ما چھُو کَرُن کیٚنٛہہ کیٚنٛہہ چھُنہٕ أکیٛاہ بہٕ سوزَو نَفر زٕ ژور صُبحَن تہٕ تُہۍ کٔرۍزیو تِمَن سۭتۍ کَتھ تِمَن ہٲیزیو زٔمیٖن کَتٮ۪س چھُ چلو بِہِو